وعلیکُم اسلام آ أسۍ چھِ بِلال صٲب آرچَڈ ایٚکٕسپٲٹ چھِ أسۍ کیٛاہ حظ دٔلیٖل

اَمہِ خٲطرٕ چھُ اَزٕ یُس پَنَس ما کیٚنٛہہ دٔلیٖل باسان گۄڈنٮ۪تھ پَنَس ما کیٚنٛہہ تِم کھیہِ داغ آ اَتھ چھِ سارِوٕے کھۄتہٕ بیٹر علاج وُنکٮ۪س حظ وُنکٮ۪س کیٛازِ گرمی چھِ اَمی موٗجوٗب چھِ اَسہِ سارِوٕے کھۄتہٕ بیٹر کہِ اینٹرکال چھُ اینٹرکال چھِ آ اینٹرکال چھُ اَمہِ خٲطرٕ بیٚیہِ وُچھِ زیٚو تُہۍ ژوٗنٛٹھِس ما اگر سۄ سیٚے ہِش چھِ کھسان سیٚے ما چھِ کُلٮ۪ن تَمہِ سۭتۍ تہِ چھُ یہِ گژھان تیٚلہِ گوٚو کَرٕنۍ کٲم اگر نہٕ اینٹرکالَس سۭتۍ چھِنہٕ سبسچوٗٹ ہٮ۪کان ترٛٲوِتھ کِہیٖنٛۍ تیٚلہِ چھُ ڈایتھیٖن ایم پانٛژٕتٲجی کَرُن تَتھ سۭتۍ چھُ سبَسچوٗٹ کانٛہہ پیسٹٕسایڈ ترٛاوُن ٹھیٖک چھا نہَ حظ آب اگر بٔرِو تہِ تُہۍ بٮ۪سٹہٕ بٮ۪سٹہٕ روزِ تیٚلہِ چھُ بَرُن شامَس پانٛژِ بَجہِ پَتھ کُن آب صُبحَس دَہ بَجے برٛونٛہہ برٛونٛہہ آب کیٛازِ تَتہِ پَتہٕ ہیٚکِو نہٕ تُہۍ یہِ آب بٔرِتھ کِہیٖنٛۍ کیٛازِ یہِ اَز چھُ خطرناک یہِ موسم حظ گرمی ہُنٛد چھُ موسم اَمہِ سۭتۍ ہیٚکٮ۪ن کُلۍ ؤسۍ تہِ پٮ۪تھ اَمہِ خٲطرٕ گٔے کَرٕنۍ کٲم کیلشَم سُپرٛے اَکھ کَرٕنۍ کیلِبورس کیلِبورس چھِ یِوان اکھ تَمے سۄے سُپرے اَکھ کَرٕنۍ سٔہ تہِ کَرٕنۍ مگر پانٛژِ بَجہِ پَتھ کُن دۄہلہِ نہٕ کَرُن کٕہٕنٛے تہِ سُپرٛے وۅنۍ کٔرِو تُہۍ کٲم سیپٹمبر مۄکلِتھ کٔرِو تُہۍ زَڈ ایٹی چھُ اَنُن زَڈ شیٖت زڈ شیٖت چھُ اَنُن سُے چھُ کَرُن یا کیوٗمان اٮ۪ل اگر بَنہِ تمچی سُپرٛے روزِ بہتریٖن آ نہَ نہَ نہَ نہَ نہَ نہَ نہَ اَز چھُ اَز ہٮ۪کو نہٕ کھاد واد ترٲوِتھ کِہیٖنٛۍ وۅنۍ چھُنہٕ فٲیدٕ کھادِ ہُنٛد کِہیٖنٛۍ کھاد گژھ آسٕنۍ جوٗن جُلٲئی یَس منٛز سُہ چھُ بیٹر روزان

نہَ حظ وۅنۍ چھُنہٕ آلٹرنیٹِو کیٚنٛہہ وۄنۍ چھُ یِہَے سایز آسہِ کَم روٗدمُت تَمہِ خٲطرٕ چھُ کَرٕنۍ سُپرٛے سُہ بَڈِ سایز بڈِ ڈایریکٹ ژوٗنٛٹھٮ۪ن

اِنشاء اللہ کیٚنٛہہ چھُنہٕ تُہۍ کٔرۍزیٚو کٲم ایٚڈرَس کٔرۍزیٚو مےٚ واٹٕس ایپ تُہۍ بہٕ یِمہٕ بہٕ یِمہٕ صُبَحس اِنشاء اللہ دِمہو نظر او کے اسلام علیکُم